آز وَنہو تۄہہِ بہٕ ہِنٛدوستانَس منٛز کٕمَن کٕمَن مُشکِلاتَن ہُنٛد چھُ پؠوان سامنہٕ کرُن نَمبَر اَکھ ساروِی کَھۄتہٕ مُشکِلات سُہ گوٚو خُدکَشی چِھِ عام ییٚتہِ یِتھ پٲٹھۍ زن اگر نہٕ أکِس زٔمیٖندارَس پَنٕنِس فصلس برابر قۭمَتھ ییٚہِ کینٛہہ سُہ چھُ کران خُدکَشی یا تہِ اگر نہٕ برابر فصٕل نیرِیٚس کینٛہہ تِمۍ چھِ آسان ہپٲرۍ بیٚنٛکَس ہیٚتمٕتۍ پونٛسہٕ پتہٕ چھُ نہٕ ہؠکان سُہ تِم پونٛسہٕ چُکٲیِتھ واپس کیٚنٛہہ سُہ چھُ کران خُٕدکَشی یا بیٚیہِ چھِ ییٚتہِ آز کٕل نوجوان گژھان ڈِپریشَنَن منٛز تِم چھِ کران خُدکَشی بییٚہِ چھِ ساروِی کھۄتہٕ بوٚڑ ییٚتہِ مُشکِلات ییٚتہِ چھِ ژور گژھان عام واریاہ زیادٕ ژوٗرٕ گژھان ییٚتہِ چھِ وتان پؠٹھ نِوان لوٗٹٕتھ امہِ خٲطرٕ چھِ گورمِنٹو واریاہ زیادٕ واریاہ زیادٕ کٲم کران تِم چھِ جایہِ جایہِٕ ڈِپریٚشن سیٚنٹر ترٛاوان ییٚتہِ زن مان ژٕ نوجوان گژھؠن توٚر تَتہِ چھِ تِمن ڈِپریشن کم گژھان بیٚیہِ چھِ یِمن ژوٗرن خٲطرٕ جایہِ جایہِ تِم پٕلیٖس تھاوان تاکہِ تِمن ہؠکن تِم ژوٗرَن آرام سان تِم رٔٹِتھ بییٚہِ چھِ تِم ہُمن زمیٖندارن واریاہ سہوٗلِیَت فرَاہم کران تِم چھِ واریاہ قٕسمہٕ کیٚو مَدتھ کران سِکیٖمو تھٕروٗ واریاہ پونٛسہٕ چھِکھ دِوان تاکہِ تِم زَن نہٕ گژھن نہٕ کرٕنۍ خُدکٔشی کینٛہہ